السلام علیکُم شاہِد صٲب ٹھیٖک حظ اَصٕل پٲٹھۍ حظ آ تُہۍ کَتہِ حظ بہٕ حظ آیَس تُہُنٛد تُہۍ ٲسۍوٕ نہٕ گَرِ کِہیٖنۍ خٲر اوسا آچھا ٹھیٖک ٹھیٖک آ بہٕ آیوس اَمہِ موٗجوٗب اَسہِ چھِنہٕ أسۍ چھِنَہ پانہٕ ؤنۍ ہَمساے حظ اَسہِ اوس یہِ یہِ چھِ یہِ چھِنَہ اَسہِ یہِ بونٛڈری اَتھ اوس دیوار دیُن بہٕ آیوس وَنٛنہِ یہِ اَگر أسۍ یہِ کَمباینَس منٛز کَرہون پرٛٮ۪تھ مطلب أکِس پے نہٕ زیادٕ بار کیٚنٛہہ

آ شیٚرکٲتِس منٛز حظ بہٕ چھُس دَپان مطلب پیمٮ۪نٛٹ تہِ کَرو شیٚرکٲتِس منٛز یا مطلب اَتھ یۄس اَتھ زمیٖن لَگہِ سۄ تہِ کَرو شیٚرکٲتِس منٛز حظ مےٚ باسان مےٚ مےٚ باسان بہتَر چھُ گژھان وٕنۍکٮ۪ن ٹیٖنٕے اَوا نَہ نَہ یہِ کَرو أسۍ کَمباینَس منٛز یہِ اَتھ سورُے خرچہٕ لَگنَہ ٹوٹَل کاسٹ تٔتھۍ کَرو أسۍ زٕ حصہٕ اَکھ حصہٕ دِیِو تُہۍ اَکھ حصہٕ دِمہٕ بہٕ آ تُہُنٛز راے کیٛاہ چھِ اَتھ پٮ۪ٹھ اَہَن حظ ؤلۍ تُہۍ اَوَے موٗجوٗب کَرے مےٚ کال حظ بہٕ مےٚ کَریو تُہُنٛد گَرٕ تہٕ آیوس بہٕ تَتہِ ٲسِو نہٕ تُہۍ کِہیٖنۍ وۄنۍ لَگہِ لَگ بَگ چھُ مےٚ باسان اَتھ لَگہِ اٮ۪سٹِمیٹٕڈ کاسٹ لَگہِ اَتھ لگ بگ رۄپیہِ لَچھ لَگہِ اَتھ آ رۄپیہِ لَچھ اَمیُک مطلب گوٚو پَنٛژاہ ساس چھُو تۄہہِ دِنۍ پَنٛژاہ ساس دِمہٕ بہٕ اَچھا اَچھا یہِ تہِ یی کٲم تہِ چھِ کَمپٕلیٖٹ کَرٕنۍ یہِ چھُ ونٛدٕ خٲطرٕ سٕٹاک اَنُن یِمَن گُپنَن خٲطرٕ آ وۄنۍ چھُ وۄنۍ مطلب کھار وار چھُو تۄہہِ نظرِ تَل کانٛہہ کُنہِ جاے آچھا آچھا چلو چلو وَل پَتہٕ کَرو تیٚلہِ کھٔسِو تُہۍ اورٕ تہٕ پَتہٕ کَرو أسۍ کَتھ اَصٕل پٲٹھۍ تُلِو تُلِو